گُر سوار اِوالٕو گَژھنُک چھُ زٕ طریقہ گۄڈٕنٮ۪تھٕے چھُ گُر بَڑٕ خوش نصیب تہٕ خوش قٕسمَت جانوَر یُس زَن یہِ ہَسا یہِ بَڑٕ پرٛون جانوَر چھُ یُس زَن سٲرسٕے دُنیاہَس مَنٛز چھُ لَبنہٕ آمُت تہٕ برٛوٗنٛٹھمِس اَیامَس مَنٛز ہَسا ٲسۍ گُرۍ سوار بٔڑۍ بارٕ انسان آسان شٲہی خانٛدان ٲسۍ آسان شاہزاد ٲسۍ آسان یا باقٕے یم زَن سِپاہ سالار ٲسۍ آسان یہِ اوس گُرِس بَڑٕ کٲم ہٮ۪وان یِم زَن مَطلَب فوجی ٲسۍ آسان سرحدَن پٮ۪ٹھ یِمَن پٮ۪ٹھ ٲسۍ یوان بور سارنہٕ یا باقٕے چیٖز کَرنہٕ یا آسٲنی سان یِتھ کٲٹھۍ أسۍ آز بَجہٕ کانواے چھِ اِستعمال کران تِمَن دۄہن ہَسا آسہٕ آسان گُری یِم زَن دُشوار گُزار یہِ ہَسا یہِ وَتَو مَنٛز ٲسۍ پَکان تہٕ یِم ہَسا ٲسۍ برٛوٗنٛٹھمٮ۪ن اَیامَن مَنٛز یہِ ہَسا یہِ بَڑٕ کٲم فٲیدٕ منٛد دِوان چاہے تِم فوجی اعتبار آسہِ ہَن یا شٲہی اعتبار آسہِ ہَن یا شوق آسہِ ہا کٲنٛسہِ تَمی اعتبار آسہِ ہَن تو یہِ کِتھ کٲٹھۍ گٔے کَم اَمِکۍ چھِ کیٚنٛہہ یِم زَن دُنیاہَس مَنٛز نَیہِ اِنَسٹرٛومٮ۪نٛٹٕس اِنٹَرڈوٗس گٔے یتھ مَنٛز مَطلَب جہاز گوٚو اِنٹَرڈوٗس ٹرٛانسپوٹ گاڑِ گٔے اِستعمال موٹَر سایکل گٔیہِ اِنٹَرڈوٗس تہٕ گُرۍ سٕنٛز اہمیت ہَسا گٔے کم اَمہِ چیٖز ہَسا گٔے یہِ گُرۍ سَوٲرۍ گُرٮ۪ن ہٕنٛز اہمیت ہَسا گٔے کم